میٲنِس گامَس منٛز چھ کران سٲری پَنُن کار یُس مٔلٲزِم چُھ سُہ چھ گژھان صبُحن دِوان پَنُن ڈیوٗٹی یُس زٔمیٖن دار چھُ آسان سہ چھ گژھان زمیٖنَس پٮ۪ٹھ پَنٕنِس تَتہِ کران کٲم گرِچ کٲم چھ کران یی چھ ییٚتہِ گژھان بیٚیہِ کیٚاہ سٹیوڈنٹ چھ یِم طالبہ علِم چھ یِم پران چھ یِم چھ گژھان وَتھان صبُحن چھلان بُتھ وُتھ کران سران گژھان پَتہٕ سکوٗل سکوٗل تَتہِ چھ پَتہٕ پَران پَتہٕ چھِ یِوان تورٕ یِوان واپَس گرٕ پَتہٕ چھ گژھان ییٚتہِ تِم دَرٕسگاہ فارمَر تہِ چھ آسان زمیٖن دار چھ آسان یِم تہِ چھ آسان ڈلَس منٛز آز چھُ نہٕ اَسہِ آز چھُ جُلیُک ریتھ آز چھ نہٕ تیٖژ کٲم تہِ کران کیٚنٛہہ ڈلس منٛز ییٚتہِ میانہِ میٲنِس گامس منٛز تِکیازِ آز چھ آسان زیادٕ گرُم اسی لیے چھ نہٕ گژھان آز زمیٖنَس پٮ۪ٹھ چھ نہٕ گژھان آز کیٚنٛہہ تِتھ کٲٹھۍ ویٚسے گژھان چھ مَگر لگ بگ یہوٚے چاے چیٚتھ تیٚمہِ ساتہٕ چھ آسان پَتہٕ یِہے پانٛژھ بَجے شیٚے بَجے ہیوٗ تیٚمہِ ساتہٕ چھُ آسان شُہُل تیٚمی ساتہٕ چھ گژھان پَتہٕ کامہِ أڈۍ گژھان پنٕنِس زمیٖنَس پٮ۪ٹھ گژھان کامہِ پَتہٕ تیٚمی ساتہٕ